ہیٚلو وعلیکُم سلام اَہَن حظ اَصٕل پٲٹھی تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ حظ ٹھیٖک پٲٹھۍ فرمٲیِو حظ

نہَ حظ أسۍ حظ چھِ واریاہ کوٗشِش کَران پَنٕنۍ کِنۍ أسۍ چھِ یِمَن ہَنٛڈرنٛڈ پٔرسَنٛٹ دِوان أسۍ حظ چھِ ہو ہوم ؤرٕک چھِ أسۍ تھاوان مگر پَتہٕ چھِ یِمَن گَرِ سۅ کَرٕنۍ کہِ گرِ ہوم ؤرٕک کَرٕنۍ تُہۍ چھِو نہٕ یِمَن گَرِ پَتہٕ دھیانٕے دِوان تہٕ تمٔی نہَ حظ أسۍ حظ چھِ تھاوان تیٚلہِ ما آسہِ نہَ حظ ویسے چھِ أسۍ دۄہَے دۄہَے دِوان تہٕ مگر یہِ ہیٚکہِ تیٚلہِ ما آسہِ کٲنٛسہِ کیٚنٛہہ ٹیٖچرَس گٔمٕژ کانٛہہ غلطی یا کیٚنٛہہ پَرَن حظ اَصٕل بیٚیہِ اگر تُہۍ گَرِ دیٖہوٗس دھیان یہِ پَرِ واریاہ اَصٕل أمِس حظ ٲسۍ ژور ساس تہٕ ٲٹھ شتھ اَہَن حظ زٕ ہَتھ رۄپیہِ چھِ تیٚلہِ اورٕکی وَلہٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ وَلہٕ حظ اگر نہٕ اَز پیٚجِنٛگ گژھٮ۪کھ پگاہ وُچھۍ زیٚو تُہۍ پگاہ آسہِ سارنٕے کاپین پیٚجِنٛگ وَلہٕ کیٚنٛہہ چھُنہٕ وَلہٕ حظ کیٚنٛہہ یہِ چھَ حظ گرِ پَران ٹھیٖک بیٚیہِ چھِو حظ گَرِ سٲری ٹھیٖک اَدٕ حظ تُلِو اَسلامُ علیکُم